آ مےٚ چھُ واریاہ پسند ٹیوٗرِسٹ پلیسن پٮ۪ٹھ گژُھن اگر بہٕ حالہٕچ کتھ کر بہٕ گووُس أکِس کٔشیٖرِ ۂنٛدِس أکِس فیمس ٹیوٗرِسٹ پلیس پٮ۪ٹھ یتھ ناو چھ بنگس ویلی بنگس ویلی چھ کپوارِ پٮ۪ٹھ آلموسٹ شیٹھ کِلوٗ میٖٹر دوٗر تور وأتِتھ ییٚلہِ قۄدرتُک نظارٕ وٕچھان چھ اِنسان تَتہِ چھُ الگےٕ اکھ سکوٗن مِلان تِکیٛازِ مطلب ژۄپأرۍ جنگلکۍ کُلۍ قۄدرتی طورس پٮ۪ٹھ آب پکُن ہوا صاف یہِ چھُ اِنسانس بڑٕ لُطف اندوز مطلب بناوان